آز بروںٛٹھ دَہ دۄہ ہیٚژ مےٚ اَکھ سکوٗٹی یہِ سکوٗٹی چھَنہٕ اَصٕل کِہیٖنۍ اَتھ چھِ ٹٲرَس پنٛچَر تہٕ پنٛچَر گژھان اَتھ چھِ واریاہ ڈۄکہٕ ژامژٕ ییٚمِچ سٕٹیرِنٛگ تہِ چھِ خراب ییٚمِچ ہارَن تہِ چھِ خراب ییٚمِچ سیٖٹ چھِ ژٔٹِتھ ییٚمِچ باڈی واڈی تَتھ چھِ سٲرسٕے سٕکرٛیچ لٔگۍ مٕتۍ یہِ سکوٗٹی چھِنہٕ اَصٕل کینٛہہ